ٹرٛانٛسپوٹیٚشنُک فیٛوٗچر بدلہٕ اگر أسۍ ایڈاپٹہٕ کَرو اگر أسۍ یوٗز کَرو آٹونامس سیلٕف ڈرٛاوِنٛگ وہیٖکٕلٕز یُس ٹرٛانٛسپوٹِنٛگ پوٹیٚشن چھِ یہِ چھِ اَکھ وارِیاہ بوٚڈ مسلہٕ اِںٛڈِیاہس منٛز کِتھٕ پٲٹھۍ چھِ یہِ بوٚڈ مسلہٕ یُس یہِ ٹرانٛسپوٹیٚشن چھِ اِنٛڈہِچ یُس میکزِمم یَس یہِ پاپلیٚشن چھِ یہِ چھِ دارمدار ٲتھۍ ٹرٛانٛسپوٹیٚشنس پٮ۪ٹھ مطلب اِںٛڈِیاہس منٛز چھِ مطلب ہر صُبحٲے مطلب ہر کُنہِ سِٹیٹہِ منٛز ہر کُنہِ ایٚرِیا منٛز وارِیاہ زیادٕ سِٹوٗڈنٛٹ وارِیاہ زیادٕ بچہٕ وارِیاہ زیادٕ ایلڈلری پٔرسن وارِیاہ زیادٕ مُلازِم چھِ یِم چھ گَرو منٛز نیران تہٕ ٹرانٛسپوٹیٚشنٕس کھسان اَمہِ سۭتۍ چھِ اَسہِ گَژھان اَمہِ سۭتۍ چھِ گَژھان مطلب ٹریفِک جام چھِ گَژھان اَسہِ چھِ پٮ۪وان زیادٕ پارکِنٛگ بناونہِ اَمہِ سۭتۍ چھِ پُلوٗشن گَژھان اَمہِ سۭتۍ چھُ سون اِیٚنوارنمنٛٹن خراب اِیٚنوارمٮ۪نٛٹ خراب گَژھان امہِ سۭتۍ چھِ اَسہِ دِقعت گَژھان أسۍ تہِ چھِ ہٮ۪کان ٹایِمس پٮ۪ٹھ وٲتِتھ پنٕنہِ ڈیسٹہِ نِش کِہیٖنٛۍ وۅنۍ اگر أسۍ وُچھو اگر أسۍ سیلٕف ڈرٛاوِنٛگ آٹونامس وہیٖکٕلٕز أسۍ یہِ اَیڈاپٹہٕ کَرو اَمہِ سۭتۍ کیٛاہ فرق پے سٲنِس ٹرٛانٛسپورٹس پٮ۪ٹھ بیٚیہِ اَمہِ کِس فیٛوٗچرس پٮ۪ٹھ گۄڈنٮ۪تھ وُچھَو أسۍ یُس سٲنۍ یہِ أربن پُلینِنٛگ چھِ یہِ بَڈِ مطلب اَسہِ پَزن اَسہِ چھِ پتہٕ پارکِنٛگ سُپیس کَم تھاونہِ اَمہِ سۭتۍ بَڈِ گریٖنری گَژھِ زیادٕ أسۍ ہٮ۪کو زیادٕ کُلۍ وۄپدٲوِتھ دوٚیِم چیٖز ہٮ۪کو ٹرٛیفِک یُس لوڈ گَژھان چھُ مطلب زیادٕ اَمہِ اِنڈوجول اونرشِپٕس چھِ اِنڈوجول گاڑِ چھِ اَمہِ سۭتۍ تہِ چھِ گَژھان وارِیاہ زیادٕ ٹرٛیفِک جام ییٚتہِ ہیٚکہِ اَمہِ سۭتۍ وارِیاہ زیادٕ کَم گٔژھِتھ ترٛیٚیِم سارِوٕے کھۄتہٕ اہم چیٖز چھُ پُلوٗشن گَژھِ کم ییٚلہِ پُلوٗشن گَژھِ کَم روٗد پے روٗد پے تہٕ گریٖنری یی کُلۍ یِنۍ وۄپداونہٕ تہٕ اِیٚنوارمٮ۪نٛٹ گَژھِ صاف تہٕ بٮ۪مارِ گَژھن کَم بیٛاکھ چیٖز چھُ یِمہٕ یِم بُزرگ لُکھ چھِ یا یِم سیٖنیر سِٹیٖزنٕز چھِ یا یِم سِپیٚشلی ایٚبلُڈ پٔرسن چھِ یِمن تکالیٖف گَژھان چھِ مطلب ڈراوِنٛگ کَرنس منٛز تیٚلہِ چھِ تِم پھسان چھِ یَتھ اگر تِمن ایپوامٮ۪نٛٹ چھِ آسان کُنہِ ڈاکٹرس نِش یا کُنہِ جاے تِم چھِ پھسان وارِیاہ زیادٕ ٹرٛیفِکس منٛز تِمن چھِ وارِیاہ زیادٕ تکلیٖف گَژھان یِمہٕ آٹونامس یِمہٕ سیلٕف وہیٖکٕلٕز چھِ سیلٕف وہیٖکلِٕز چھِ تِم ہٮ۪کن تِمن آرام سان واتنٲوِتھ تَمہِ سۭتۍ گَژھِ تُہٕنٛدۍ بٔڈٕنۍ تہِ کم بِچارٮ۪ن ہُنٛد تِم تہِ ہٮ۪کن پنٕنۍ ڈیسٹٔنی آرام سان وٲتِتھ بیٚیہِ چھِ اَمہِ سۭتۍ گَژھان اِنڈِوِجول اونرشِپ گَژھِ کَم اَمہِ سۭتۍ گَژھن اِنڈوجول اونرشِپ کَم تہٕ اَمہِ سٍتۍ میٚلہِ وارِیاہ زیادٕ فٲیدٕ لُکن مطلب أکِس برٛاڈ ایرِیاہس منٛز بیٛاکھ اَمہِ سۭتۍ گَژھِ ٹرٛیفِک تہِ گَژھِ وارِیاہ آوُٹ فُلو گَژھِ کَم وارِیاہ زیادٕ سُپیس روڈ گَژھِ وارِیاہ زیادٕ اوپُن لُکھ ہٮ۪کن پنُن کار آرام سان چلاوِتھ ؤنہِ وُچھو أسۍ اَتھ کیٛاہ چلینٛجِز یِنۍ چلینٛجِز چھِ ٹرٛسٹہٕ سارِوٕے کھۄتہٕ بوٚڈ چیٖز چھُ سُہ چھُ آسان مطلب عوامُک ٹرٛسٹہٕ زینُن مطلب أڑۍ لُکھ چھِ وَنان أڑۍ لُکھ چھِ ٹرٛسٹہٕ کَران أڑۍ لُکھ چھِنہٕ وارِیاہ زیادٕ ٹرٛسٹہٕ کَرن کیٚنٛہہ ییٖتِس کالس نہٕ أسۍ تِم پنٕنٮ۪و أچھو ایکٕسپیٖرِمٮ۪نٛٹ کَران چھِ تجرُبہٕ کَران چھِ کیٛاہ یہِ چھا ٹھیٖک سانہٕ خٲطرٕ اَمہِ سۭتۍ ما تکلُف اَتہِ کٮ۪ن یا باقٕے چیٖز ما گَژھِ کیٚنٛہہ یِتھٕ پٲٹھی چھِ یِتھُے تجرُبہٕ گَژھان چھِ یِتھٕ پٲٹھۍ چھِ گَژھان یہِ پتہٕ کامیاب بیٛاکھ چیٖز وُچھو کیٛاہ چلینٛج چھِ بیٛاکھ چیٖز چھِ اَتھ یِوان مطلب لِمِٹیٚشنٕز مطلب بیٚیہِ یہِ چھِ مٔشی یہِ چھِ ٹٮ۪کنالجی ٹٮ۪کنالجی چھِ آسان چھِ آسان مطلب لِمِٹیٚشنٕز کیٚنٛہہ محدوٗد لِمِٹٕس آسان اَتھ تہِ چھِ اگر أسۍ وُچھو اَتھ تہِ چھِ کیٚنٛہہ لِمِٹیٚشنٕس منٛز آسان کیٚنٛہہ گژھِ کیٚنٛہہ فُٹہٕ وُٹہِ أنٛدٕرۍ کِنۍ یُس زِ اَسہِ لگہِ نہٕ پیی اَجہِ تہِ چھےٚ سیلٕف ڈراوِنٛگ کار اَسہِ لگہِ نہٕ پیی تہٕ کیٛاہ چیٖز آسن اَسہِ